مَسلہٕ چھُ اِتھٕ کٔنۍ زِ ییٚلہِ تہِ کٔشیٖر ما کانٛہہ بوٚڈ دۄہ یا کانٛہہ فَنٛگشَن چھِ آسان یِتھٕ کٔنۍ خانٛدَر یِمَن دۄہَن پٮ۪ٹھ چھِ واریاہ زیادٕ پٔژھۍ تہٕ بیٚیہِ وازوان آسان اَتھ دوران چھِ واریاہ زیادٕ آب اِستِمال گژھان مگر اَسہِ چھُ نہٕ اَمہِ آبُک مَسلہٕ بُتھِ پٮ۪وان کیٚنٛہہ تِکیٛازِ اَسہِ چھِ أنٛدۍ پٔکھۍ واریاہ زیادٕ آب شَہَر بیٚیہِ چھِ اَسہِ بُتھِ کٔنۍ تہِ اَکھ ناگ یہِ ناگ چھِ نہٕ أسۍ آلوٗد کَران کیٚنٛہہ ییٚمہِ وَجہ سۭتۍ یہِ یہِ ناگ یُس چھُ یہِ چھُ واریاہ صاف امیُک آب تہِ چھُ واریاہ صاف أسۍ چھِ موٹرٕکۍ ذٔریعہٕ یہِ آب ٹٮ۪نٛکی منٛز کھالان بیٚیہِ چھُ اَسہِ آب سیٚود سیٚود نَلکَن منٛز تہِ یِوان پَتہٕ چھِ أسۍ وازَس یا پٔژھِس ییٚلہِ تہِ آب ضروٗرت آسہِ نٔلکہٕ کِنۍ دِوان مگر ییٚلہِ اَسہِ وازَس چھِ آب آسان ضروٗرت تٔمِس چھُ پٮ۪وان تٔتی آب تھاوُن خٲطر چھِ أسۍ بوٚڈ پٔتلہٕ یا ٹٮ۪نٛکی تٔتی تھاوان أسۍ چھِ پایپ یا بیٚیہِ کُنہِ ذٔریعہِ تَتھ ٹٮ۪نٛکی آب بَران پَتہٕ چھِ سُہ تٔتی وازَس نِش تھاوان بیٚیہِ چھِ اَسہِ آب واریاہو طٔریٖقو تہِ اِوان یِتھٕ کٔنۍ اَسہِ چھِ گَرَس أنٛدۍ أنٛدۍ واریاہ زیادٕ کۄلہٕ تہٕ بیٚیہِ آبہٕ شار بیٚیہِ چھ اَسہِ گورمٮ۪نٛٹ کہِ ذٔریٮ۪ہِ نَلکَس تہٕ آب یِوان اَسہِ چھِ وازَس آب ضروٗرت آسان سُہ چھِ نلکہٕ تھرٛوٗ نلکَس کِنۍ یِوان یُس اَسہِ آب چھُ یُس اَسہِ آب چھُ پٔژھٮ۪ن دِوان سُہ چھِ دُکان پٮ۪ٹھ اَنان یا کُنہِ ساتہٕ چھِ أسۍ پانے تہِ نَلکہٕ تھرٛوٗ دِوان یُس صاف آب چھُ آسان مٔنٛزی چھِ ناگہٕ منٛزُک آب تہِ أسۍ استِمال کَران یُس ناگ منٛزُک آب چھُ سُہ چھِ أسۍ أکِس الگ ٹٮ۪نٛکی منٛز تھاوان یتھ منٛز صِرف ناگُک آب چھُ آسان سُہ چھُ رننہٕ تہٕ بیٚیہِ باقٕے چیٖزو خٲطر استمال گژھان چَنہٕ خٲطر چھِ زیادٕ تَر نلکُک آب یُس گورمٮ۪نٛٹ تھرٛوٗ چھُ یِوان سُہ اِستِمال گَژھان زیادٕ تَر یِم تہِ پٔژھۍ یِوان چھِ تِم چھِ نٔلکُک آب یا نلکٕچ تریٚش چیٚنۍ پَسنٛد کَران تِکیٛازِ سُہ چھُ صاف آسان بیٚیہِ چھُ سُہ گورمٮ۪نٛٹ دوران یِوان یُس یہِ آب چھُ یہِ چھُ واریاہ صاف تہٕ بیٚیہِ آلوٗدگی بغٲر